پانٛژھ اِنٹَرنیشنَل سِٹیٖز یِم بہٕ ؤنِتھ ہٮ۪کہٕ تِمو منٛز چھِ یِوان گۄڈنِچ سِٹی مُمبے یُس ہِندُستانَس منٛز چھِ دوٚیِم سِٹی چھِ پیرَس یُس فرٛانٛسَس منٛز چھِ ترٛیٚیِم سِٹی چھِ ٹوکیو یُس جَپانَس منٛز چھِ ژوٗرِم سِٹی چھِ نیٚویارک یُس اٮ۪مریکَہ ہس منٛز چھُ پٲنٛژِم سِٹی چھِ بیجِنٛگ یُس چاینا ہس منٛز چھُ